مےٚ اوس رِٹٲ رِٹٲرٕن کَرُن پرٛوڈَکٹ واپَس مگر درٛاو سُہ خراب یِمو روٚٹ نہٕ سُہ واپَس کِہیٖنۍ نہٕ یِم چھِ پَتہٕ وَنان دَپان أسۍ أسۍ رَٹو نہٕ کِہیٖنۍ أسۍ چھِنہٕ واپَس رَٹان کِہیٖنۍ نہٕ سُہ اوس اَسہِ کوٚرمُت مان ژٕ بیٛاکھ ایپہٕ ٲس سۄ تَتھ پٮ۪ٹھ روٚٹُکھ نہٕ واپَس کہیٖنۍ نہٕ رِٹٲرٕن کوٚرکھ نہٕ واپَس کِہیٖنۍ سُہ چھُ اَسہِ یِتھَے کٔنۍ تھوٚمُت وۄنۍ چھُ واریاہ واریاہ کوٚر یِمو غَلَط اَسہِ سۭتۍ کیٛازِ اَکہِ لَٹہِ کوٚر بروس اِنسانَن کٲنٛسہِ پٮ۪ٹھ یہِ چھُ آسان پَتہٕ ہمیشہِ مگر یِمو کوٚر نہٕ واپَس اَسہِ رٮ۪سپانٛڈ دیُت نہٕ یِمو واپَس کِہیٖنۍ یِمو ترٛٲوۍ أس یِتھَے کٔنۍ اَسہِ چھُ سُہ پرٛوڈَکٹ یِتھَے کٔنۍ تھوٚمُت وۄنۍ چھُ وۄنۍ تَمہِ کِنۍ چھِ أسۍ وَنان اَتھ اَمہِ مان ژٕ یُس یہِ ایپلِکیشَن چھِ اَتھ پٮ۪ٹھ کَرو نہٕ أسۍ آرڈَر کِہیٖنۍ نہٕ یہِ چھَنہٕ واپَس گژھان یِم رَٹان واپَس کِہیٖنۍ نہٕ یِم چھِ کَران یِم چھِ پَتہٕ رَٹان واپَس کِہیٖنۍ نہٕ واپَس